نہ کشمیٖری چھےٚ واریاہ اَصٕل لینٛگویج بَٹ وٕنکیٚنَسَن چھُ زیادٕ تَر اِنٛگلِش یوٗز لینٛگویج چھُ وٕنکؠس چھُ زیادٕ تر کَران پریفر لُکھ اِنٛگلِشَس منٛز کَتھ کَرٕنۍ اِنگلِشَس منٛز لَیکھُن تِکیازِ وٕنکؠس چھُ سٕٹَڈِی وغیرہ لِٹرِچَر اِنٛگلِش سورُے تَمہِ کِنۍ سٲرِے وٕنکؠس پرٛؠفَر کَران اِنٛگلِش بَٹ مےٚ کَرے آو ؤنکیٚس کوٗشِش بَٹ واریاہ اَصٕل لوٚگ مےٚ واریاہ مَزٕ آو تہٕ تھوڑا تھوڑا آے کُنہِ کُنہِ جایہِ کینٛہہ سَختی تہِ سَمجھنَس منٛز کُنہِ جایہِ پَرنَس منٛز تہِ آے کینٛہہ سَختی مگر واریاہ اَصٕل لوٚگ کہِ یہِ چھِ سانؠکھ مَدَر لینٛگویج ییٚژاہ مٔدٕر ییٖژاہ خوٗبصوٗرت مےٚ ٲس نہٕ آز تام یوٗتاہ مَزٕ آمُت یوٗتاہ مےٚ اَز مَزٕ آو اَز تُل پَرنَس منٛز تہٕ واریاہ اَصٕل لینٛگویج تِکیٛازِ سٲنۍ یہِ مَدَر لینٛگویج چھےٚ سٲنۍ موج کٔشیٖرِ ہِنٛز پَنٕنۍ سٲنۍ موج لینٛگویج چھِ تہٕ بَڑٕ بہتریٖن لینٛگویج چھِ ٹَرٛانَسلَیٹ کَرنَس منٛز تہِ آو مَزٕ تہٕ بہٕ چھُس یہِ وَنان کہِ پَنٕنۍ مَدَر لنٛگویج گژھِ نہٕ اِنسان مُشراوُن کِہیٖنۍ تہِ نہٕ پَنٕنۍ یۄس مادَر لنٛگویج چھےٚ پَنٕنۍ یۄس مَدَر ٹنٛگ چھےٚ یہِ گژھِ نہٕ اِنسان مٔشراوُن چاہے سُہ کَشمیٖری ٲسِنۍ چاہے سُہ کُنہِ تہِ جایہِ ہِنٛز کانٛہہ مَدَر ٹنٛگ ٲسِن سُہ گژھِ نہٕ مٔشِرا مٔشِد کَرُن کِہیٖنۍ یَتھ ہاں یہِ چھُ آمُت ضروٗری چھُ وقتَس سۭتۍ سۭتۍ چھُ پَکُن اِنگلِش چھُ ضروٗری اِنٹَرنیشنَل لینٛگویج چھِ یہِ چھُ اَسہِ ضروٗری یہِ چھُ کَرُن ضٔروٗری مگر پَنٕنۍ سۄ مادَر لنٛگویج چھِ یِم کِہیٖنۍ تہِ نہٕ کشمیٖری چھُ واریاہ اَصٕل لینٛگویج واریاہ بہتریٖن زبان واریاہ مَدٕر زبان تہٕ واریاہ خوٗبصوٗرت زبان اَتھ پَرنَس منٛز چھُ یِوان مَزٕ اَتھ لَیکھنَس منٛز تہِ چھُ یِوان واریاہ زیادٕ مَزٕ اَصٕل